وعلیکُم سلام وَرحمتہ اللہِ وَ بَرکات اَہَن حظ ٹھیٖک ٹھیٖک اَچھا ٹھیٖک ٹھیٖک آ آ اَچھا اَچھا ٹھیٖک ٹھیٖک ٹھیٖک ؤنِوٗ ؤنِوٗ ؤنِوٗ

تۄہہِ کوٗتاہ ٹایِم گوٚو اَتھ نِمتِس وللہ اوٚہ اوٚہ اوٚہ کیٛاہ کیٛاہ خرٲبی کیٛاہ باسان سُپیٖکَر چھُ ٹوٹَل بِہِتھ ٹَچ تہِ گوٚوا بِہِتھٕے کَم ٹَچ گژھان دَپ ڈِسپٕلیَس چھِ مسلہٕ نہ تۄہہِ اوٚسوا یہِ چویِسٕز نِیٛوٗمُت کِنہٕ سیکَنٛڈ ہینٛڈ اَچھا فٔسٹہٕ ہینٛڈ ٹھیٖک ٹھیٖک فٔسٹہٕ ہیٚنڈَس نٔے گژھِ ہَے نہٕ اَتھ چھےٚ نا اَچھا ٹھیٖک ٹھیٖک ٹھیٖک اَدٕ وارنٹی ہُو چھُوا سورُے تۄہہِ موٗجوٗدٕے ٹھیٖک اَدٕ کیٚنٛہہ چھُنہٕ پرواے اَتھ کَرَو کٲم نا تُہۍ أنۍزیٚو فون سۭتۍ یوٗرۍ اَتھ ہَے وارنٹی منٛز گژھِ تُہۍ ہٮ۪کِو یا ہٮ۪کٕہَو تۄہہِ بَدٕلٕے فون دِتھ تہٕ یا کَرَو أسۍ کٲم یِہَے ترٛاوون تیٚلہِ سَمبالُن اَتھ چھِ فرٛی اَتھ ہَے ژےٚ سٔروِس چھےٚ فرٛی حال ؤرۍیَس بۄیہِ یہِ حظ آو وُچھ یہِ چھِ اوٚرٕ آو کَمپٔنی پٮ۪ٹھ تِتھٕے پٲٹھۍ مےٚ چھُنہٕ کھوٗلمُتُے پانہٕ تہٕ وۅنۍ کَرَو أسۍ أسۍ کَرَو کٲم أسۍ کَرَو کَمپٔنی والٮ۪ن فون دَپہوکھ یِتھٕ پٲٹھۍ گوٚو مسلہٕ فونَس نوٚو فون فٔسٹہٕ ہینٛڈ فون ہسا کھوٗلُکھ تہٕ کیٚنٛہہ چھُنہٕ پرواے سُہ ہٮ۪کو تَتہِ ژےٚ ہٮ۪کہٕ ژےٚ ہٮ۪کہوے ایٚکٕس چینج کٔرِتھ نوٚو فون دِتھ یہِ چھُنہٕ کانٛہہ مَسلہٕ ژٕے بوے چھُکھ لَگان کیٚنٛہہ اَوا اَوا اَوا چانَے گامہٕ کٮ۪و چانَے گامہٕ کٮ۪و اَکٮ۪و دوٚیَو نِیٛوٗ تہٕ کِہیٖنٛۍ نہٕ نہَ شکایت یہِ ہَے چھےٚ کُنہِ ساتہٕ آسان فونَس منٛز پرٛابلِم سافٹہٕ ویرَس آسان پرٛابلِم یا کانٛہہ ہاڑویر قٕصہٕ کیٚنٛہہ آسان اَمہِ سۭتۍ گژھِ نا کَمپٔنی تہِ ناو خراب ژٕ أنۍ زِ فون سۭتۍ رِسیٚپٹہٕ بیٚیہِ ڈَبہٕ تَمیُک نیٚبرِم ضروٗر مگر بہٕ چھُس دَہہِ نَیہِ بَجہِ پٮ۪ٹھ آسان تٔتی کیٚنٛہہ چھُنہٕ پرواے اَوا رِسیٚپٹہٕ رِ رِسیٚپٹہٕ أنۍ زِ ضروٗری رِسیٚپٹہٕ أنۍ زِ ضروٗری ٹھیٖک ٹھیٖک اَدٕ تُہۍ چھُوا تَمے فونہٕ پٮ۪ٹھ کال کَران کِنہٕ یہِ چھُ بدل اَکھ چلو ٹھیٖک چھُ ؤلِوٗ کیٚنٛہہ چھُنہٕ صُبَحس کرو أسۍ اٮ۪کٕس چینج تہِ کٔرِتھ رِپلیس رِپلیس کَرَو رِپلیس کَرَو نوٚو دِمٕہو کیٚنٛہہ چھُنہٕ پرواے اچھا تُلِوٗ تیٚلہِ اَچھا اَسلامُ علیکُم نٔے چھِ یِمٕے یِم اَز چھِ زیادٕ چَلان یِمٕے یِم ریڈ می رِیل می نوٹ نوٹ فایِوٗ نوٹ سیٚکِس نوٹ سٮ۪وَن یِمٕے چھِ اَز زیادٕ چَلان یِمن نےَ اَز سیمسَنٛگَس چھِناہ اَز زیادٕ نٔے نا خاص ڈِیمانٛڈا کِہیٖنٛۍ نہَ وَلِوٗ وۅنۍ أنۍ زیٚو تُہۍ اَدٕ اَوا دُکانَس پٮ۪ٹھ یِیوٗ تُہۍ نَیہِ بَجہٕ پٮ۪ٹھٕ کیٚنٛہہ چھُنہٕ اَچھا اَسلامُ علیکُم